ہیٚلو وعلیکُم سلام ٹھیٖک چھِوا اَوا شُکُر خۄدایَس کُن سٲری چھِوا ٹھیٖک شُکُر المدُاللہ ژٕ وَن تِم تہِ ٹھیٖکٕے کیٛاہ چھُ گوٚمُت گوٚمُت کیٛاہ چھُکھ تَمہِ دۄہ اوسُے نہٕ بِذٲتی پاورٕے دۅن ترٛٮ۪ن دۄہَن بیٚیہِ سُوٕنٲے مےٚ تِم ژاٹہٕ بایہِ ہتھ وۅنۍ کتہِ ٲس مےٚ پَتہٕ سۅ ژھُنی ژےٚ تِم خراب کٔرِتھ وَلہٕ نہَ نہَ چلو گٔے وۅنۍ غلطی وۅنۍ سوٗززیٚو یوٗرۍ تہٕ ولہٕ بہٕ کَرکھ ٹھیٖک کیٛاہ چھُ تِمَن کَرُن کیٚنٛہہ چھُنہٕ وۅنۍ پرواے ژٕ سوز بیٚیہِ واپس یوٗرۍ بہٕ دِمے ژےٚ بیٚیہِ نیہِ پٲٹھۍ سمبٲلِتھ کِہیٖنۍ مسلہٕ چھُنہٕ اَچھا کیٚنٛہہ چھُنہٕ پرواے غلطی چھِ میٛانی میٛانی دٔسۍ گوٚو یہِ خراب وَلہٕ سوز ژٕ واپس تہٕ بہٕ دِمے ژےٚ یہِ ٹھیٖک کٔرِتھ اَچھا کیٛاہ چھُے وۅنۍ کَرُن تِمَن ماجہِ ہٕنٛدس فِراکھ یزارس تہٕ پنٕنِس اَچھا اَچھا ٹھیٖک یہِ یزارَس کیٛاہ چھُے کَرُن شَلوارَس

اَچھا ٹھیٖک ماجہِ ہٕنٛدۍ مےٚ ماجہِ ہُنٛد فِراکھ یَزار کِتھٕ پٲٹھۍ چھُے سُوُن

اَچھا یہِ نال کٮُ۪تھ چھُس تھاوُن نٔرۍ کِتھٕ چھِس بَناوٕنۍ اَچھا أمِس کیٛاہ چھِ ہِپن نِش تھاوُن فِٹِنٛگ اَچھا چلو ٹھیٖک چلو تُل ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے تُل بیٚہہ خۄدایس حوال